ہیٚلو سلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ تُہۍ چھِو حظ برٛک کِلن اونَر اَسہِ آسہٕ سیرِ حظ ضروٗرت سیرِ آسہٕ ضروٗرت اَسہِ حظ بہٕ چھُس بِلڈر حظ بہٕ چھُس کَنَسٹرٛکشَنَس سٍتۍ کران کَنَسٹرٛکشَنَس سۭتۍ نہَ اَسہِ ؤنۍتَو گۄڈٕ ریٹ حظ تُہۍ کٕتھِ کمہِ آیہِ کِتھٕ پٲٹھۍ چھُو حظ کٕنان سیرِ حظ گٲڑۍ کٔہۍ چھِ گژھان حظ اکھ ٹِپَر کۭتِس چھُ گژھان حظ ٹھیٖک ٹھیٖک تھرٛی سِٹارَس کیٛاہ چھِ ریٹ گژھان ٹھیٖک یُس ہا سُہ اَکھ چھِ اے وَن وُہ ساس رۄپیہِ تہٕ وۅنۍ چھِ اَکھ چیٖز حظ بہٕ چھُس بہٕ نِمہٕ تۄہہِ بَلکَس منٛز حظ نِمہٕ بہٕ واریاہ تِکیٛازِ مےٚ چھِ یہِ یہِ ہا سا یہِ گورمٮ۪نٛٹ کَمپٕلیکٕس حظ بَناوٕنۍ واریاہ بِلڈِنٛگ چھِ حظ بَناونہِ بہٕ تُلہٕ تۄہہِ نِش حظ واریاہ مال مےٚ لَگہِ کَم سے کَم حظ یہِ ؤری ما لَگہِ مےٚ تۄہے نِش مِثال تُہٕنٛدِ سیرِ نِنَس حظ اگر تُہۍ کیٚنٛہہ آفر دِیِو اَسہِ چھِ حظ اَسہِ چھِ شیٚن رٮ۪تَن پٮ۪ٹھ کَنٹریکٹہٕ حظ اَسہِ چھِ بِلڈِنٛگہٕ بَناوٕنۍ حظ اَسہِ چھِ حظ دَفتر بَناوٕنۍ حظ گورمٮ۪نٛٹ کَمپٕلیکٕس بَناوٕنۍ واریاہ اَسہِ چھِ حظ واریاہ چھِ اَسہِ یَتھ اِرِگیشنَس خٲطرٕ چھِ اَسہِ سرینگرَس منٛز حظ بَناوٕنۍ کَمپٕلیکٕس اِرِگیشَن ڈِپاٹمٮ۪نٛٹ فُلڈ ڈِپاٹمٮ۪نٛٹ

أسۍ کَرو پیمٮ۪نٛٹ حظ سۭتی سۭتی اَکھ چھُ سوزٕنۍ تۅہہِ تُہۍ دِیِو گاڑِ منٛزٕ اَسہِ آفر حظ یُس تُہۍ وَنان چھِو تھرٛی سِٹار چھِ گژھان یا سا یہِ پٕنٛژٕ ساس تُہۍ کٔرِو گاڑِ حِسابَس اَسہِ سۭتۍ حظ مِثال تٔتھۍ منٛز دِیِو تُہۍ ڈِسکاوُنٛٹ کیٚنٛہہ تہٕ أسۍ کَرو تۄہہِ سۭتۍ حظ یہِ کَنٹریکٹہٕ کوتاہ گژھِ اَسہِ ؤنِو حظ تُہۍ تھرٛی سِٹار گٲڑۍ چھِ پٕنٛژٕہ ساس اَسہِ کیٛاہ پیٚیہِ فاینَل حظ یہِ تہٕ اَچھا ترٛۆوُہ ساس چلو چلو ٹھیٖک چھُ تہٕ تُہۍ تھٲوِو میٛون حظ آرڈَر تھٲوِو تُہۍ فِلحال چھِ اَسہِ یا سا یہِ گاڑِ پنٛژاہ ضروٗرت حظ یَتھ ہَفتَس آ یِم چھِ قَمرواڑ ترٛاوٕنہِ اَسہِ چھِ اِرِگیشن دَفترس حظ کٲم چَلان تہٕ پَنٛژاہ گاڑِ تھٲوِزیٚو تُہۍ بُک ٹھیٖک ٹھیٖک ٹھیٖک چھُ أسۍ کَرو آن لایِن پیمٮ۪نٛٹ تَمے ساتہٕ پٕنژٕہَن گاڑٮ۪ن ہٕنٛدِ خٲطرٕ فِلحال ٹھیٖک أسۍ کَر یِمو تُہٕنٛدِس حظ تُہٕنٛدِس اَتھ کارخانَس پٮ۪ٹھ حظ

ٹھیٖک ٹھیٖک اَدٕ حظ چلو چلو ٹھیٖک حظ ٹھیٖک حظ چھُ اَدٕ حظ چلو اسلام علیکُم